وعلیکُم سَلام بہٕ چھُس ٹھیٖک تُہۍ فرمٲے تو آ تُہۍ ؤنۍ تو مےٚ تُہۍ کیاہ چھُو کھٮ۪وان تُہۍ چھُوا برٮ۪س وٮ۪ش کَران بَرابر دَندَن چھُ پیوان دَند چھِ واریاہ اَہم چیٖز یِم ضروٗری چانہٕ خٲطرٕ اگر نہٕ ژٕ یِم تھاوَکھ فِٹ کِہیٖنۍ یِمَن تھاوَکھ نہٕ صفٲی تھاَوکھ نہٕ اُمَن کِہیٖنۍ یِم کَرناے ژےٚ واریاہ برونہہ کُن پرابلٕم کیازِ کہِ وٕنکٮ۪ن کٔرنٕے ژےٚ ہونٕے ژےٚ أمۍ اَکوی چیٖز وٕنکٮ۪ن کٔرنٕے ژےٚ اتھ دَگٕے یٲژ دَندَس پَگہہ ہیکی ژےٚ بیٚیہِ کُنہِ جایہِ بیکِس دَندَس تہِ دَگ ٲسِتھ یا یہِ ہیکی ژےٚ پگہہ ٲسِتھ دَندَس کیٛوم وِیٛوم تہٕ سُہ کَری ژے دَند وارے خراب اِسلیے ژٕ آس میون مانان ژٕ آس ریگیوٗلَر چیک اَپ کَرناوان بیٚیہِ آس دَند تھاوان دَندَن آس برٮ۪ش کَران پٔر ڈے یہِ صُبحٲے شامنَس أمی آیہِ صاف دۄہَس دۄہَس آس بیٚیہِ یہِ کَران کیاہ چھِ وَنان ڈاکٹَرس آس ژٕ ایپواینٹمٮ۪نٹ رَٹان ڈاکٹَرس نِش آس گَژھان یہِ کَرنہِ نظر دِیاو ناونہِ مےٚ باسان اَتھ اَتھ چھِ کٔلنِکَس پٮ۪ٹھ اَتھ چھِ ضروٗری یہِ کَرناوٕنۍ فِلِنگ اَتھ وٕچھ بہٕ دِمہٕ بہٕ پانے نظر وَظر وٕچھٕ بہٕ اَتھ کیاہ کَرُن پَتہٕ برونہہ کُن مگر مےٚ چھِ باسان اَتھ ما آسہِ فِلِنگٕے آسہِ اَتھ زیادٕ ضروٗری کیازِ کہِ یِتھ کٔنۍ ژےٚ وونُتھ یہِ چھ خراب گومُت اَتھ چھُ یہِ ووتھمُت کِیوٚم وِیوٚم ووتھمُت اَتھ آسہِ تَمہِ موٗجوٗب آسہِ اَتھ ضروٗری کیوٚم تَمہِ موٗجوٗب چھِ مےٚ ضروٗری اَتھ دِنۍ نظر پانے تہٕ اتھ چھِ اَگر ژےٚ پَس وَس چھُی گَژھان تمہِ تمہِ موٗجوٗب چھُی ژےٚ اَتھ اَلگ علاج یہِ چھےٚ اَگر ژےٚ مےٚ دوٚپ ژے وونُتھ نہٕ اوتانۍ مےٚ چھُہٕ پَس کِہیٖنۍ اگر ژےٚ اَتھ پَس چھُی تیلہِ چھی ژےٚ ضروٗری اَتھ یہِ اِنجَکشَن وِنجَکشَن اَتھ ژےٚ ییی اینَستھیٖسیا دِنہٕ تَمہِ پَتہٕ تَمہِ پَتہٕ ییی ژےٚ باقٕے چیٖز کَرنہٕ تمہٕ پَتہٕ کَرٕ بہٕ اَتھ پانے روٗٹ کَنال چھِ اَتھ کَرٕنۍ ضروٗری تیلہِ آسہِ اَتھ اَندرٕ تہِ یہِ یہِ چھِ تیلہِ اَندر تانۍ یہِ بیمٲرۍ چھِ سُہ اَندر تانۍ تہِ وۄنۍ واتٕنۍ ژےٚ چھُی واریاہ ہٮ۪س تھاوُن اَمہِ موٗجوٗب یہِ چھنہٕ ٹینشَن یہِ چھُنہٕ ٹینشَنٕے اَتھ چھُنہٕ اَتھ چھُنہٕ غم وَم رَٹُن کِہیٖنۍ اَتھ یِیہِ آرام سان وٕچھنہٕ دِنہٕ نظرا وَظرا اَتھ یِنہٕ اَکے ساتہٕ چھُنہٕ یِوان بیٚیہِ دند کَڑنہٕ کینٛہہ کیازِ کہِ یہِ چھُ واریاہ اصل یہِ چھُ خاص یہِ اَگر یِہوے کَڑوون گۄڈٕ تیٚلہِ کیاہ روزی ژےٚ شوٗب ٲسَس شوٗب وٕچھ یِہے یٲژ حظ وۄنۍ وٕچھ حظ برونٛہہ کُن ژٕ دِ مےٚ فلحال اَتھ یہِ کَرنہٕ دِمہٕ بہٕ اَتھ نطروَظر پانے پَتہٕ گَژھِ اتھ آرام سان یہِ گَژھُن نا نا وٕنکٮ۪نَس ہیکی نہٕ ژےٚ نوٚو دَند یِتھ کِہیٖنۍ سُہ چھُ آسان یہِ یَنگیسٹ ایج ژٕ چھُکھ وٕنکٮ۪ن گومُت ژٕ چھُکھ میچُوَر گومُت ژٕ چھُکھ خاندر آسی ژے ژھٕنمُت وٕنکٮ۪ن کٔرِتھ ؤنہِ کَتہِ یی ژے اَتھ دَند واپَس سُہ چھُ کامَن سٮ۪نٕس وٕنکٮ۪ن یی ژےٚ پٔرمٕنَنٹ ٹیٖتھ اَگر ژےٚ مِلِک ٹیٖتھٕس آسہہٕ ہنٕے تیٚلہِ ہیکو ؤنِتھ ژےٚ ییٖنٕے یِم واپَس مگر ووٕنکٮ۪ن ییٖنٕے نہٕ ژےٚ واپَس واپَس کِہیٖنۍ شامَس پانژھِ بَجہِ آ بہٕ آسہٕ پانژھِ بَجہِ تٔتی